یوٚگا چھُ نہٕ خٲلی ایٚگزَرسایِزٕے یٲژ کیٚنٛہہ کہِ أسۍ کَرو ایٚگزَرسایِز بَس یہِ چھُ یوٚگا نہَ یوٚگاہَس مَنٛز چھِ أسی کَران کٲم یوٚگا چھِ بیٚیہِ تہِ کہِ شاہ أسۍ کھالان والان تَمہِ سۭتی چھُ سانٮ۪ن مَسلَن سِٹرٕچ گَژھان تہٕ یہِ چھِ أسۍ یوٚگاہَس مِنٛز کَران خٲلی ایٚگزَرسایزٕے یٲژ چھَنہٕ یوٚگا کِہیٖنٛۍ یوٚگا سۭتۍ چھِ أسۍ یُس یہِ سٲنۍ مَسٕلز چھِ یِم چھِ سِٹرانٛگ بَنان یِم چھِ نہٕ کَمزور بَنان یوٚگا سۭتۍ کیٚنٛہہ یُس یہِ شاہ کھالان والان بِریٖتھِنٛگ سِسٹَم کَران چھِ اَتھ مَنٛز یوّگاہَس مَنٛز تَمہِ سۭتی چھِ سٲنۍ یم أنٛدرِم مَسلٕز چھِ تِم چھِ ٹھیٖک گَژھان یُس ہُہ یُس سون یہِ سِٹَرنَم یَتھ وَنان چھِ سُہ چھُ ٹھیٖک گَژھان یا یِتھے کٔنٮ۪تھ چھُ لَرکانہِ چھ اَگَر یِمَن کیٚنٛہہ تَکلیٖف خۄدا نہَ خاصہٕ ٲسِنۍ یِم چھِ ٹھیٖک گَژھان یوٚگا کَرنہٕ سٕتٮ۪ن یوٚگا چھَ نہٕ أسۍ خٲلی ایٚگزَرسایزے یٲژَن تہٕ یہِ چھِ بریٖتھِنٛگ کھالُن والُن یا باقٕے مَسلہٕ یم چھِ تِم چھِ سِٹریٚچ گَژھان تہٕ یہِ چھُ واریاہ اَصٕل چیٖز یوٚگا گَژھِ کَرُن أکِس ہر أکِس اِنسانَس پَزِ یوگا کَرُن اَتھ پٮ۪ٹھ اِنٹریٚسٹ نِیُن اَتھ پیٚٹھ تَوَجہ دیُن